مےٚ اَنیاو ٹرِمَر تہِ تَتھ پٹھ اوس لیٖکھِتھ زِ ییٚلہِ مےٚ سُہ پٔرچیز کوٚر مےٚ ییٚلہِ سُہ مٔلۍ ہیوٚت تَتہِ اوس لیٖکھِتھ زِ یہِ ہَسا چھُ بَڑٕ اَتھ چھُنہٕ شور گژھان چَلاونہِ وِزِ تہِ بیٚیہِ چھُنہٕ یہِ زخٕم دِوان چلاونہٕ وِزِ بیٚیہِ چھِ اَتھ بیٹری بیک اَپ تہِ واریاہ اَصٕل تہٕ یِم زَن چیٖز وٕچھِتھ گٔیاوس بہٕ مُتٲثر زِ بہٕ ہٮ۪مہٕ یہِ بیٚیہِ ٲس تَتھ ریٹ تہِ اَصٕل مگر ییٚلہِ مےٚ سُہ اوٚن تَتہِ باسیو مےٚ کہِ اَتھ منٛز چھِ نہٕ یِم چیٖز کِہیٖنۍ نہ اوس تَتھ منٛز نہ اوس تَتھ اَتھ اوس شورٕ بَلاے گژھان بیٚیہِ اوس نہٕ سُہ تیوٗتاہ کٕلیَر تُلان کینٛہہ یوٗتاہ تَتھ پٮ۪ٹھ لیٖکھِتھ اوس کہِ یہِ ہَسا تُلِو تَتھ کلیَر یہِ یہِ تہٕ بیٚیہِ بیٚیہِ اوس تَتہِ لیٖکھِتھ کہِ یہِ ہَسا چھُ بَڑٕ سُموٗتھ یہِ چھُ بَڑٕ کٕلیر کَران سِکن یُس زَن کہِ تَتھ برعکٕس اوس تہِ تَمہِ کہِ وجہ سۭتۍ گوس بہٕ واریاہ گوس بہٕ یہِ کہِ مےٚ اوس نہٕ یہِ چیٖز ہیوٚن کینٛہہ کہِ مےٚ کیٛاہ کوٚر یہِ تہٕ تَمہِ کہِ وجہ سۭتۍ لوٚگ مےٚ دونٛکھ اَتھ چیٖزَس منٛز تہِ اوس نہٕ مےٚ یُس زَن مےٚ اَتھ سۭتۍ اَکھ ایٮکسپیٖریَنس اوس سُہ اوس نہٕ بَڑٕ جان کینٛہہ کہِ تَمہِ کہِ وجہ سۭتۍ اوس مےٚ یتھ پروڈَکٹَس منٛز یِہوے اٮٚکٕسپیٖرینس